اَسہِ حظ اَنیو نوٹ ایلیوَن فون سُہ اوس واریاہ اَصٕل سُہ اوس چارٕج تہِ گژھان جلدی بڑٕ آواز ساوُنٛڈ تہِ اوس تَتھ نیران اَصٕل بیٚیہِ ہسا اوس اَتھ واریاہ ٹایم نیران بیٹری میموری تہِ ٲس واریاہ ٹھیٖک تَتھ تٔمۍ سُہ ہسا اوس ہمیشہ سات دِوان تَتھ اوس نہٕ کانٛہہ تہِ خرٲبی سُہ اوس واریاہ اَصٕل شکلہِ تَل تہِ اوس سُہ واریاہ رُت